اَسہِ یِم تہِ تہوار ییٚتہِ مناونہٕ چھِ یِوان تَتھ مَنٛز چھِ أسۍ کَران کٲم أسۍ چھِ واریاہَ قسمٕکۍ پکوان پکاوان تَتھ مَنٛز چھُ یِوان مطلب یوجوَلی چھُ یِوان کَشمیٖری وازوان چھُ یِوان یُس أسۍ رَنان چھُ تَتھ مَنٛز چھُ رِستہِ یِوان گۄشتاب چھِ آسان کَباب چھُ آسان شۄرمہٕ چھُ یِوان مَرژٕوانگَن کۄرمہٕ چھُ آسان ٹیوٚٹھ ماز چھُ آسان یَکھٕنۍ چھِ آسان ژامَن چھِ آسان یا یِتھ کَنَن چھِ أسۍ دَگ ہاکھ بَناوان آلوٕ چِپٕس چھِ أسۍ بَناوان یا باقٕے واریاہ قسمٕکۍ چیٖز چھِ أسۍ یِم یِتھ کٔنۍ بناوان چھِ فِریٖن چھِ أسۍ بناوان تہٕ بیٚیہِ تہِ چھِ واریاہ قسمٕکۍ چیٖز اِتھے کَنَن چاے خٲطر چھِ أسۍ پیسٹری اَنَان تہٕ یِم یِم چیٖز چھِ اَنان ییٚمہِ سۭتۍ أسۍ بناوان چھُ ٲں تہٕ امہِ اَپور تہِ چھِ أسۍ واریاہ قسمٕکۍ چیٖز بَناوان پَننِس یَتھ پٮ۪ٹھ یا أسۍ چھِ کَران کٲم أسۍ چھِ یومَن یومَن چیٖزَن پٮ۪ٹھ چھِ أسۍ یِمے یِمے مطلب ٹیوٚٹھ ماز چھِ أسۍ بَناوان یَکھٕنۍ چھِ أسۍ بَناوان یَکھٕنہِ مَنٛز تہِ چھِ أسۍ أڑۍ رِستہٕ تراوان تہٕ تَبَکھ ماز تہِ چھِ أسۍ بَناوان تہٕ بیٚیہِ چھُ میتھہِ ماز چھِ أسۍ بَناوان اَسہِ چھِ واریاہ واریاہ قسمٕکۍ چیٖز یِم چھِ اَسہِ یِم چھِ أسۍ پَنٮ۪ن یِمَن عیٖدَن دۄن پٮ۪ٹھ بناوان یا کھاندرَس پٮ۪ٹھ بناوان مگر زیادٕ پَہَم چھِ أسۍ کھاندرَس پٮ۪ٹھ تہٕ بناوان یِم مگر پَتہِ ییٚلہِ ؤریَس مَنٛز زٕ عیٖدٕ چھِ آسان أسۍ چھِ یِم یِم چیٖز بناوان یُس پَتہٕ بٔڑ عیٖد چھِ آسان تَتھ مَنٛز چھِ أسۍ قۄربان کَران تہٕ أسۍ چھِ پَتہٕ تُجہِ تہِ بَناوان تَتھ مَنٛز تہٕ اَسہِ چھُ واریاہ زیادٕ مَزٕ یِوان